اَسلامُ علیکُم بہٕ حظ چھس وٕنِچ پیسَنجَر یُس تُہٕنٛز گاڑِ منٛز ٲس اہَن حظ مےٚ اوس نا حظ تُہُنٛد یہِ آٹو کوٚرمُت بُک آ تۄہہِ اَنیوس بہٕ ریناواری پٮ۪ٹھ بَٹہٕ مالیُٚن آ تۄہہِ ترٛٲوٕس بہٕ یَتَن بَٹہٕ مالیُٚن ترٛٲوٕس بہٕ تۄہہِ پَتھ ر مگر مےٚ چھُ فون تہِ روٗدمُت تُہٕنٛدسٕے آٹُوَس منٛز تہٕ بٔٹوٕ تہِ وۄنۍ کوٚر مےٚ بیٚیِکِس نفرٕ سٕنٛدِ پٮ۪ٹھ کوٚر مےٚ تۄہہِ فون تہٕ بہٕ کَرٕ ہا ایپ اِنسٹال اُبَر ییٚمہِ پٮ۪ٹھ مےٚ تُہُنٛد آٹو اوس بُک کوٚرمُت آ تَتھ پٮ۪ٹھ کَرٕ بہٕ تُہٕنٛز لوکیشَن تیٚلہِ لوکیشَن وٕچھِ بہٕ تہٕ تُہۍ یی تو اگر مہربٲنی کٔرِتھ تُہۍ واپَس یی ہُہ مےٚ چھَ پَے تُہۍ چھُ دوٗر درٛامٕتۍ مگر تُہۍ وٕچھو میون بٔٹوٕ تہٕ موبایل چھا أتھی منٛز اگر أتھی منٛز چھا مہربٲنی حظ گَژھِ ہے تُہٕنٛز اگر تُہۍ واپَس ای ہِو مےٚ ترٛٲوہِو یہِ بٔٹوٕ تہٕ موبایل یَتَن مےٚ کوٚر بیٚیِکِس نفرٕ سنٛدِ پٮ۪ٹھ تۄہہِ وۄنۍ فون اہَن حظ آ اوٚتانۍ نَے روٗد نہٕ مےٚ دھیانٕے بہٕ ؤژھٕس آٹو منٛز پَتھَر تہٕ بہٕ چھس یَتَن ژھانڈان بٔٹوٕ بہٕ چھس موبایل ژھانڈان تہٕ سُہ چھُنہٕ کُنی اَتہِ پیوٚ مےٚ خیال مےٚ دوٚپ بہٕ کَرٕمو تۄہہِ فون تہٕ سُہ ما آسہِ تُہٕنٛدسٕے آٹوَس منٛز روٗدمُت ٹھیٖک چھُ اگر تُہۍ واپَس ہیٚکِو یِتھ بہٕ چھس یَتنٕے حظ پَراران یَتَس تۄہہِ بہٕ وٕنی پَتھَر ترٛٲووس ٹھیٖک چھُ کینٛہہ چھُنہٕ پَرواے یِیِو یِیِو پھیٖرِو واپَس تُہۍ بہٕ آسہٕ یَتنٕے پرٛاران حظ گژھٕ کوٚت مےٚ چھِنہٕ پونسہٕ تہِ کُنی فون تہِ چھُم نہٕ کِہیٖنۍ کَرٕ کیٛاہ چلو کینٛہہ چھِنہٕ پَرواے وٲتِو تُہۍ بہٕ چھس یَتنٕے پیاران آ فون چھِ بیٚیہِ چھُ بٔٹوٕ اہَن حظ آ یَپٲرۍ أسۍ تُہۍ یی زیو ییٚمی وَتہِ حظ یَپٲرۍ أسۍ گٔے یہِ چھُ شاٹکَٹ یَپٲرۍ وٲتِو جلدی آ أتی گژھِ نا مےٚ تہِ برونٛہہ کُن جلدی چلو چلو کِہیٖنۍ نہ حظ چھُنہٕ پرواے وٲتِو وٲتِو آرام سان بہٕ چھس پرٛاران حظ یَتٮ۪تھ چلو اَدٕ کیٛاہ اَسَلامُ علیکُم